آ مےٚ چھُ مطلب ییٚمہِ ساتہٕ مےٚ ٹایم چھُ آسان تمہِ ساتہٕ چھِ أسۍ کانٛہہ نتہٕ کانٛہہ ڈیسجن نِوان کُنہِ جایہِ گژھنٕچ کُنہِج جایہِ اینجاے کرنٕچ تہٕ سٲری فرینڈ چھِ آسان یکوٹے تہٕ تَتہِ چھِ أسۍ کران اینجاے کُنہِ تہِ شایہِ مطلب گیٹ ٹُوگیدر کران تہٕ یِم اؠڈوایز یُس اؠڈوایز کران چھُ ایڈوایز ییٚمہِ سٕنٛز بہٕ نِوان چھُس سُہ چھُ کانٛہہ نتہٕ کانٛہہ فرٛؠنٛڈ آسان یُس ییٚمہِ ساتہٕ تہِ أسۍ ٹایم مِلہِ تہٕ تِم چھِ ونان کانٛہہ پارٹی کرو کینٛہہ فنگشن کرو تہٕ أسۍ چھِ سۄ فنٛگشن ایٖزِلی کران